اَگر أسۍ مطلب سفر کَرَو اَمہِ سفرٕ سۭتۍ کِتھ پٲٹھۍ ہٮ۪کو أسۍ پَنٕنۍ تواریٖخ زٲنِتھ کہِ سون پٔتِم وقت اوس سُہ کِتھ پٲٹھۍ ہٮ۪کو أسۍ زٲنِتھ اَگر أسۍ مطلب سفر کَرَو مطلب بہٕ وَنہٕ تَۄہہِ گۄڈٕ اَکھ کَتھ یِم تواریٖخ لٮ۪کھَن وٲلۍ چھِ تِم چھِ اَسہِ مطلب یہِ دِوان کران مطلب مشوَر دِوان اَگر تۄہہِ کیٚنٛہہ چیٖز آسیو ہیٚچھُن تۄہہِ پَزیو پانَے تَتھ جایہِ گژھُن سُہ چیٖز پٮ۪وان کَرُن تہٕ اَمہِ سۭتۍ چھِ اِنسانَس جلدی جلدی سمجھ تَران تہٕ بیٚیہِ چھِ اِنسان جلدی ہیٚچھان یہِ سون کٔشیٖر چھِ ییٚتہِ چھِ واریاہ مطلب آرکیولاجِکَل اٮ۪کٕسکیٚویشَن ییٚتہِ چھِ واریاہ تِم جایہِ آمٕتۍ لبنہٕ ییٚتہِ سٲنۍ پٔتِم لُکھ ٲسۍ روزان تہٕ تِمو چھِ اَسہِ کیٚنٛہہ چیٖز ترٛٲیمٕتۍ ییٚمہِ سۭتۍ اَسہِ سمجھ تَران چھِ تہٕ یہِ تٕہٕنٛز زندگی کِژھ ٲس تُہُنٛد کھٮ۪ن چٮ۪ن کیُتھ اوس تِم کیٛاہ کٲم کاج ٲسۍ کران تٕہٕنٛدۍ شُرۍ کیٛاہ ٲسۍ کھٮ۪وان تِم کیٛاہ تِم کَتھ ٲسۍ گِنٛدان تہٕ تِم کیٛاہ کٲم ٲسۍ بیٚیہِ کران یُتھُے أسۍ سفر چھِ کران واریاہَن جایَن منٛزٕ چھِ أسۍ وٕچھان کیٚنٛہہ فٕٹۍمٕتۍ چیٖز کیٚنٛہہ کیٚنٛہہ آثار آسان روٗدۍمٕتۍ کیٚنٛہہ چیٖزَن ہِنٛدۍ مگر أسۍ چھِ پانَس وَنان خبر یِم چیٖز کیٛاہ خبر ییٚتہِ کیٛاہ ییٚتہِ ییٚتہِ چھِ اوسمُت قحط أسۍ چھِ پانسٕے وَنان ییٚتہِ مَہ آسہِ مطلب پٔتۍمہِ زمانہٕ کانٛہہ روٗدمُت پَتہٕ آسہِ کیٚنٛہہ سہلاب آمُت یا کیٚنٛہہ مطلب مطلب نہِ قدرتی آفَت آمٕژ اَمہِ سۭتۍ یہِ آسہِ گوٚمُت خراب یا آسہِ گوٚمُت اَتھ آسہِ یہِ گوٚمُت مطلب مَکلیومُت تَمہِ سۭتۍ یُتھُے أسۍ تَتہِ چہِ ییٚمہِ سۭتۍ یُتھُے أسۍ تَتہِ چیٖزَس أسۍ وٕچھان چھِ پَتہٕ چھِ اَسہِ تہِ سَمجھ یِوان تہٕ یِم چھِ یِم چھِ تِم چیٖز یِم چھِ تِم آثار یِم چھِ یِم آثار روٗدۍمٕتۍ یِم ییٚتہِ لُکھ ٲسۍ مطلب کالہٕ روزان کَشمیٖرَس منٛز چھِ واریاہ مطلب یِژھ جایہِ ییٚتہِ اَسہِ یِم لَبنہٕ یِوان چھِ گۄڈٕنٮ۪تھٕے چھِ ییٚتہِ بٕرزٕہوم بیٚیہِ چھِ بٕرزٕہوم چھِ بارہمولہ بیٚیہِ چھِ بیٛاکھ گۄپھ کرٛال یِتہِ چھِ تٔتی مطلب تَمہِ ساوُتھ سایڈَس منٛز یُس بٕرزٕہوم چھِ تَتہِ آیہِ وۄنۍ وٕچھنہٕ آسہِ تَتہِ چھِ مطلب پِٹ ڈِوَٮ۪لِنٛگٕس بیٚیہِ وٕچھ اَسہِ اَتہِ بیٚیہِ وٕچھ اَسہِ تَتہِ ڈاگ بُریَل اَمیُک مطلب گوٚو تَتہِ وٕچھ أسۍ لُکھ تِم مطلب قبرٮ۪ن منٛز ترٛٲوِتھ تِمَن ہوٗنۍ ووٗنۍ سۭتۍ اَمیُک مطلب گوٚو تِم لُکھ ٲسۍ یقیٖن کران أسۍ گژھو بیٚیہِ زِندٕ مرنہٕ پتہٕ مِلہِ اَسہِ بیٛاکھ زندگی اِسی لیے یہِ ہوٗن لَگہِ اَسہِ تَتہِ ضوٚرَتھ یہِ کھٮ۪ن چٮ۪ن لَگہِ تَتہِ ضوٚرَتھ بیٚیہِ آیہِ اَسہِ تَتہِ لَبنہٕ مطلب أرتھَن تہِ یِہِ تہِ ٲس کٲشٕر پٲٹھۍ أسۍ دامبٕرۍ وَنان چھِ دامبٕرۍ تہٕ أسۍ وَنان تِم آیہِ اَتھ لَبَن دۄنؤنِیَن جایَن مطلب اَکھ أنٛدرٕ کَنہِ تہِ بیٚیہِ نیٚبرٕ کَنہِ تہِ اَمہِ سۭتۍ چھِ اَسہِ سمجھ تَران مطلب یُتھُے تَتہِ کیُتھ ماحول آسہِ ہا یُتھُے تَتہِ رٮ۪تہٕ کول آسہِ ہا تِم آسہٕ ہَن شایَد مطلب نیٚبرٕ کَنہِ مطلب زالان والان یہِ پَتہٕ پیک کران کھٮ۪ن وَنٛدَس منٛز ٲسۍ تِم اَنٛدَر اژان گۄفَن منٛز تہٕ تٔتی ٲسۍ بیٚہوان تہٕ ٲسۍ یِم یِم چیٖز کران بیٛاکھ چھِ اَتہِ چھِ بیٛاکھ اَکھ اَکھ فیٖچَر یہِ قٔصہٕ یِوان لَبنہٕ اَتہِ چھِ أسۍ تِم اَتہِ چھِ أسۍ تِم کَنہِ یِوان لَبنہٕ یِم کَنہِ میگالِتِکھ پیٖرَڈٕس چھِ میگا مطلب گٔے یِم بَڑِ یِم مطلب بوٚڈ بوٚڈ اے مَرِ کَنہِ چھِ اَتہِ تہِ آیہِ یِم لَبنہٕ مگر یُس یِم بٔڑۍ کَنہِ چھِ یِم اَصلی چھِ یہِ کَنہِ یِم بَجہٕ کَنہِ لَبنہٕ چھِ یِوان اَتہِ چھِ یِم اصلی چھِ یِم لَبنہٕ یِوان ساوُتھ اِنٛڈِیاہَس منٛز ساوُتھ اِنٛڈِیا چھِ اِنٛڈِہُک اَکھ اَکھ پارٹ ییٚتہِ یِم لَبنہٕ یِوان چھِ بیٛاکھ یِم کَشمیٖرَس منٛز یہِ اَتھ کیٛاہ چھِ وَنان یہِ یہِ تہٕ بیٛاکھ جایہِ لَبنہٕ آیہِ تَتھ چھِ أسۍ وَنان گُف کرٛال گُرٛف کرٛال گُف کرٛالَس منٛز تہِ وٕچھ اَسہِ یِتھی تہٕ اَتہِ کیٛاہ چھِ گژھان یِم چیٖز کیٛاہ چھِ اَتہِ کران تہٕ کِتھ پٲٹھۍ چھِ یِم چیٖزَو سۭتۍ اَسہِ اِفٮ۪کٹ پٮ۪وان لُکھ کیٛاہ ٲسۍ کھٮ۪وان تُہُنٛد کھٮ۪ن چٮ۪ن تُہُنٛد رَسمو رِواج تِم ٲسیٛا سُکوٗل گژھان تِمَن کَمَن چیٖزَن سۭتۍ ٲسۍ گِنٛدان تہٕ اَمہِ پتہٕ آیہِ اَسہِ وٕچھنہٕ تہٕ یِم کِتھ پٲٹھۍ چھِ اَمہِ پتہٕ وٕچھ اَسہِ یِمَن لُکَن ہُنٛد رہَن سہَن اَسہِ کٔرۍ اَسہِ پٔرۍ تِم چیٖز اَسہِ وٕچھ تِمہٕ تہٕ اَسہِ آو پتہٕ سَمجھ یِہِ تہِ چھِ یِہِ تہِ چھِ ییٚتہِ چھِ ٲسۍمٕتۍ لُکھ روزان یِم اَمہِ طریٖقہٕ چھِ ٲسۍمٕتۍ کھٮ۪ن چٮ۪ن کھٮ۪وان یا یِم اَمہِ طریٖقہٕ چھِ ٲسۍمٕتۍ ییٚتہِ پَلَو پوشاک لاگان یا یِم اَمہِ طریٖقہٕ چھِ ٲسۍمٕتۍ ییٚتہِ مطلب باقٕے چیٖز کران بیٚیہِ وٕچھ اَسہِ مطلب بیٚیہِ چھِ یہِ باقٕے چھِ بیٚیہِ وٕچھ اَتہِ اَمہِ سۭتۍ چھِ اَسہِ سَمجھ تران سون یہِ پٔتِم وقت پَتھ کال کیُتھ اوس تِم کِژھ زندگی ٲسۍ گُزاران تِم کیٛاہ کھٮ۪ن چٮ۪ن ٲسۍ کھٮ۪وان تٕہٕنٛدۍ شُرۍ کیٛاہ ٲسۍ کران تِم تِم کیٛاہ ٲسۍ پانہٕ روزگار خٲطرٕ کماوان یہِ چھِ اَسہِ یہِ چھِ تٔتی سَمجھ تران یُتھُے أسۍ مطلب یہِ یُتھُے أسۍ سفر کَرَو